وعلیکُم سلام ورحمت لله و برکاته ؤنِو حظ جناب اَہَن حظ شُکر رۅبَس کُن کٕم حظ چھِو اَہَن حظ اَہَن حظ بِلکُل آ آ آ بِلکُل حظ

آ کوٚت چھُ گَژھُن حظ

اَہَن حظ تُہۍ کٔرۍزیٚو بہٕ کَتہِ پٮ۪ٹھٕ تُہۍ دِیِو اگر تۅہہِ برابری یِیِو نا تیٖلس پٮ۪ٹھ اَگر تُہۍ تیٖل ترٛٲوِو گاڑِ کوٗتاہ لگہِ تیٖل گاڑِ دۅہَس تیٖل ٲسِو تُہی ترٛاوان بیٚیہِ دیٖتو ڈرٛایورَس ساس گاڑِ دِیِو ساس دۄہس گٔے گٔے اَکھ تِم زٕ ساس دِیِو تُہۍ مےٚ سٲرۍسٕے اکھ دِیِو ڈرٛایورَس ساس بیٚیہِ دِیِو تُہۍ گاڑِ ساس بیٚیہِ یہِ تیٖل لگہِ گاڑِ سُہ دِیِو تُہی تہٕ پتہٕ کوٚت تۄہہِ نِنۍ چھَو گٲڑۍ توٚت ہیٚکِو تُہۍ نِتھ کانٛہہ پَرواے چھُنہٕ وۅنۍ اَگر تُہۍ اوٗکس منٛزٕے ؤنِو تتھ چھِ تیٚلہِ دِنۍ تۅہہِ رٮ۪تس کھَسٮ۪و تیٚلہِ تۅہہِ پنٛژاہ ساس آ بِلکُل کیٛاز یہِ چھُوا یہِ سفرچھُ سفر چھُ دوٗر اَتہِ چھِ لگان گژھَان اِنسانس عذاب نہَ اَگر تۅہہِ اوٚکُس منٛزٕے کٔرِو نا یہِ تیٖل یا سا یہِ تیٖل ویٖل ترٛٲوٕ بہٕ پانے سورُے تیٚلہِ چھُو تۅہہِ پانٛژ تٲجی رٮ۪تس اَگر تُہۍ ہُتھٕ کٔنۍ ؤنِو تیٖل اَگر تُہی دِیو گاڑِ تیٚلہِ ہاسا یہِ چھُ تیٖل اَگر تُہی دِیو گاڑِ تیٚلہِ چھَو تۅہہِ رۄپیَس دِنۍ زٕ ساس رۅپیہِ دِنۍ رٮ۪تس مےٚ کُن بَس باقٕے چھُ تیٖل ترٛاوُن گاڑ کوٗتاہ گَژھٮ۪س کیٛاہ گَژھٮ۪س تیٚلہِ چھُو تۅہہِ تِمےَ ہُو ہَے تیٚلہِ چھُو تۅہہِ دِنۍ زٕے ساس اَگر نہَ اَگر اوٚکُس منٛز تیٚلہِ چھِو تۅہہِ پانٛژترٕٛہ ساس دِنۍ اَہَن سا اَوا وُچھ سا وۅنۍ کوتاہ کم کَرس تۅہہِ ہے پیی چھَو اورٕ کوتاہ عذاب چھُ گژھان

تُہۍ چھِوا ونَن ہُتھٕ پٲٹھی اوٚکَس منٛزٕے تیٖل چھُو وۅنۍ پانےَ ترٛاوُن تیٖل اَگر بہٕ پانے ترٛاوٕ نا پانے گاڑِ تیٚلہِ چھُو تۅہہِ پانٛژترٕٛہ ساس دِنۍ مےٚ رٮ۪تس اَوا اَگر نہَ تیٖل لگہِ یہَے چھُوا ٹھیٖک چلو ٹھیٖک چھُ تۄہہِ کَر چھُو گَژھُن حظ مےٚ چھُ نا تیٚلہِ تھاوٕنۍ گاڑۍ یلہٕ زٕ دۄیہِ دۅہۍ نا سوارِ کٔژ چھَو تۅہہِ چلو ٹھیٖک چھُ تہٕ ییٚلہِ سوارِ چھَو تہٕ کیٚنٛہہ چھُ نہٕ پرواے مےٚ کٔرۍزیٚو کال تُہۍ نا مےٚ کٔرۍزیٚو کال تہٕ بہٕ آسہٕ بہٕ آسہٕ ریڈی کتن چھُ مےٚ کوٚتن چھُ یُن چلو چلو تُلِو کیٚنٛہہ چھُنہٕ پَرواے